اَکھ لچھ پٕنٛژٕہ ساس ترٛےٚ ہَتھ دُسَتَتھ زٕ لَچھ تِرٛوَنٛزاہ ساس ترٛےٚ ہَتھ ترٛے شیٖتھ پانٛژھ لَچھ اَکنَمَتھ ساس ترٛےٚ ہَتھ دُسَتَتھ سَتھ لَچھ اَکوَنٛزاہ ساس اَکھ ہَتھ شیٖتھ ٲٹھ لَچھ ترٛے شیٖتھ ساس ترٛےٚ ہَتھ تٕرٛہ